گاڈنِگ خٲطرٕ زِ یٔمۍ بہٕ ماٹِویٹ کوٚرنس یا یٔمۍ بہٕ تیار کوٚرنس سُہ گوٚو مےٚ اوس لۄکچار پٮ۪ٹھ شوق گاڈنِگ کرنس یا باغوانگی کرنس یتھ منٛز مےٚ ڈِفریٹ یتھ باغس منٛز چھِ ڈِفرینٹ طٔریقن ہِنٛدۍ ژونٹھ کُلۍ ڈِفرینٹ طٔریقن ہِنٛدۍ ٹنٛگہٕ کُلۍ ڈِفرینٹ طٔریقن ہِنٛدۍ ژٕنن کُلۍ ژیرٕ کُلۍ تہٕ یِمو چیٖزو کوٚرہوس بہٕ ماٹِویٹ یِم چھِ تِم چیٖز یِمو سۭتۍ بہٕ ماٹِویٹ گوٚوُس تہٕ مےٚ لوگ باغوانگی کرٕنۍ